بِلکُل شِیر مارکیٚٹَس متعلقٕے تِم شِیر مارکیٚٹ یُس چھُ تَتھ مُتعلِق چھُ تھوڑا مےٚ زانٛکٲری مِثال کے طور پر شِیر مارکیٚٹَس منٛز چھِ گۄڈٕنٮ۪تھٕے کانٛہہ اِنسان اِنویسٹہٕ کَران کُنہِ کمپٔنی ہٕنٛدٮ۪ن شِیرَن منٛز اَکھ اِنسان چھُ مِثال کے طور پر ہٮ۪وان کُنہِ کمپٔنی ہٕنٛدۍ شِیر مٔلۍ تِمَن شِیرَن ہُنٛد کانٛہہ ویلیوٗ چھِ آسان مِثال وُنکٮ۪ن ہیوٚت تٔمۍ کانٛہہ شِیر مٔلۍ رۄپیَس ژورَن ہَتَن پانٛژَن ہَتَن ہیوٚتُن اَکھ شِیر مٔلۍ وۅنۍ ہیٚتۍ تٔمۍ شِیرَس ساس مٔلۍ تٔمۍ ہیٚتۍ مِثال کے طور پر رۄپیَس ژتجی ہَن ساسَن ہیٚتۍ تٔمۍ مٔلۍ کیٛاہ شِیر مِثال تھاوَو ؤنۍ آئی سی آئی سی آئی یا آئی سی سی سیٖمٹُک شِیر ہیٚتۍ تٔمۍ مٔلۍ یوٗنِٹ تٔمۍ ہیوٚت اَکھ یوٗنِٹ ہیوٚت تٔمۍ ژتجی ژورَن ساسَن ژورَن ہَتَن رۄپیَن اور یِتھٕے پٲٹھۍ ہیٚتۍ تٔمۍ شِیر ہَتھ ژتجتی ہَن ساسَن یا شِیرَس ساس ہیوٚتُن ژورَن لَچھَن رۄپیَن ہیوٚتُن مٔلۍ وۅنۍ چھُ یہِ کیٚنٛہہ ٹایِمَس یہِ پانَس ہٮ۪تھ تھاون پتہٕ چھِ اَتھ منٛز وُچھان یہِ اَتھ ما چھِ ریٹ کھسان ریٹ چھِ وَسان اور أمی حِسابہٕ چھِ پتہٕ ییٚلہِ أمِس باسہِ وُنکٮ۪ن چھِ مےٚ نفع یا فٲیِدٕ چھِ یہِ چھُ کران کٲم یہِ چھُ تُلان تہٕ ژھُنان چھُ یِم شیر کٔنِتھ تہٕ امہِ ساتہٕ کیٛاہ مارکیٹ آسہِ ییٚمہِ ساتہٕ أمۍ ہیوٚت سُہ چھُ یہِ یورٕ پۄنٛسہٕ لاگان ییٚمہِ ساتہٕ یہِ کٕنہِ تَمہِ ساتہٕ کیٛاہ مارکیٹ چھُ تَمہِ ساتہٕ چھِ أمِس اورٕ پۄنٛسہٕ یِوان یہِ چھُ مےٚ تھوڑا بہت ذہنَس منٛز یَتھ شیر مارکیٚٹَس مُتعلِق وُنکٮ۪ن اَگر وُچھَو أسۍ شِیر مارکیٚٹ چھُ لَگ بَگ پٔر ڈےٚ اَکہِ دۄہ آسان ہیوٚر اَکہِ دۄہ آسان بۅن لَگ بَگ چھِ وُنکٮ۪نس اگر سینسیکٕس وُچھَو سُہ چھُ رُکِتھ یِہَے اَٹھووُہَن ساسَن پۄاینٹَن پٮ۪ٹھ تہٕ نِفٹی چھُِ یِہَے کُنوُہ کُنوُہ ہا کِنہٕ وُہ ساس چھُ رٔکِتھ وُنکٮ۪ن نِفٹی تہٕ وَنُن چھُ مےٚ بدل کَتھ یِتھٕے پٲٹھۍ ہِنٛدوستانَس منٛز چھِ واریاہ زیادٕ کٲم چلان شِیر مارکیٚٹَس وُنکٮ۪ن چھُ ؤنکٮ۪ن اَمہِ برٛونٛٹھ ٲسۍ خلق شِیر مارکیٚٹَس منٛز لاگان تِمَن اوس پٮ۪وان برٛوکَر ٲسِکھ پٮ۪وان باقٕے ٲسِکھ پٮ۪وان ہایَر کَرٕنۍ تِمَن ہٕنٛدۍ ذٔریعہِ ٲسۍ تِم شِیر ہٮ۪وان کٕنان مگر وُنکٮ۪ن کیٛاہ چھِ وُنکٮ۪ن آیہِ ڈِجِٹَل ایپ آیہِ وُنکٮ۪ن موبایِلَس پٮ۪ٹھ چھُ اِنسان گَرِ بِہِتھ کران کٲم سُہ چھُ کُنہِ تہِ کمپٔنی یۄس تہِ تٔمِس خۄش گژھِ گۄڈٕنٮ۪تھٕے کھولہِ سُہ پَنٕنہِ مرضی ہٕنٛز ایپلِکیشَن یم یَتھ پٮ۪ٹھ تٔمِس بروسہٕ آسہِ ٹرٛسٹ آسہِ سۄ ایپلِکیشَن ٹرٛیڈِنٛگ ایپلِکیشَن کَرِ سُہ اِنَسٹال اور تَتھ پٮ۪ٹھ چھُ سُہ ہٮ۪وان شِیر مٔلۍ گَرِ بِہِتھ امہِ خٲطرٕ چھُنہٕ أمِس کیٚنہہ کاغذی کٲم پٮ۪وان گژھُن کیٚنٛہہ کُنہِ دفترَس پٮ۪ٹھ گژھُن کیٚنٛہہ یا بروکرَن سۭتۍ بٔتھِ مِلُن تِتھٕ پٲٹھۍ چھُنہٕ یہِ کیٚنٛہہ وُنکٮ۪ن چھُ سورُے ڈِجِٹَل یہِ چھِ ایپلِکیشَن ترٛاوان یلہٕ اَجہِ چھِ یہِ وُچھَن وُنکیٛن کیٛاہ چھُ شِیر ویلیوٗ کیٛاہ چھُ کَتھ کمپٔنی ہٕنٛدٮ۪ن شِیرَن کیٛاہ چھُ ویلیوٗ اَتھ پٮ۪ٹھ چھُ یہِ تہِ ہٮ۪کن وُچھِتھ ٹرٛیک رِکارڈ کَران امیُک چیک اَما أمۍ سٕنٛدٮ۪ن شِیرَن کیٛاہ چھِ پَتھ کُن گوٚمُت کٮُ۪تھ حِساب چھُ روٗدمُت کَر چھُ کھوٚتمُت کَر چھُ ووٚتھمُت کَتھ ٹایِمَس منٛز چھِ أہٕنٛدٮ۪ن شِیرَن آسان ویلیوٗ اَصٕل کَر چھُ آسان امیُک شِیرَن ہُنٛد وٮ۪لیوٗ گِرَن أڑۍ اکثَر کیٛاہ چھِ یِم زَن جان جان نفر چھِ تِم چھِ ہٮ۪وان یِمَن زَن پتاہ چھِ آسان أڑۍ چھِ کَران کٲم یُتھٕے یِمَن باسٮ۪و کُنہِ کمپٔنی ہُنٛد شِیر ہسا گِریے صحیح ویلیوٗ گِریو یِمَن تِم چھِ ہٮ۪وان تَمیُک تِم شِیر تِکیٛازِ تِمَن چھِ آسان پتاہ یہِ برٛونٛہہ تِم چھِ ہٮ۪کان پِرٛیڈِکٹہٕ کٔرِتھ اَتھ بَڈِ نا شِیر وَسہِ نَسا کَر کھسٮ۪س کیٛاہ کھسٮ۪س اور یِتھٕ پٲٹھۍ چھِ تِم شِیر چھِ ہٮ۪وان اور تِم چھِ ہٮ۪وان واریاہ زیادٕ شِیر اَکھ چھِ تِم تِمٕے شِیر پتہٕ کٕنان یِم زَن تِم چھِ برٛوکَر تہِ آسان تِم چھِ پتہٕ باقِیَن کٔنان تِم شِیر تہٕ ییٚمہِ ساتہٕ مارکیٚٹ ویلیوٗ تَتھ اَصٕل آسہِ شِیر مارکیٚٹَس اَصٕل ویلیوٗ آسہِ تہٕ اَکھ چھِ آسان فِکسٕڑ شِیر ییٚتھۍ منٛز اِنسان ہیوٚت پتہٕ چھُ سُہ تٔمِس آسان ژورَن شیٚن ؤری یَن ٲٹھَن ؤری یَن پٮ۪ٹھ پتہٕ چھُ سُہ تَتھ کَر کھسہِ کیٛاہ چھِ کھسہِ أڑۍ چھِ گولڈَس منٛز اِنویسٹہٕ کَران أڑۍ چھِ باقِیَس منٛز اِنویسٹہٕ کَران سۄنَس منٛز کَران أڑۍ چھِ وُچھان اَز کیٛاہ چھُ مارکیٚٹ تَمہِ پتہٕ دَہہِ ؤہٕرۍ کیٛاہ روزِ ہٮ۪وان چھِ تِم فِکسٕڑ دہَن ؤری یَن پٮ۪ٹھ شِیر بیٛاکھ چھِ آسان یُس نہٕ فِکسٕڑ چھُ ہٮ۪وان کیٚنٛہہ سُہ چھُ فونَس پٮ۪ٹھٕے وُچھان ییٚمہِ ساتہٕ تٔمِس خۄش گژھِ کوٚرُن سوٚچ آن ییٚمہِ ساتہٕ تٔمِس خۄش گژھِ کوٚرُن سوٚچ آف یِتھٕ پٲٹھٮ۪ن چھُ تٔمِس پانَس تانتھٕے آسان تٔمِس باسٮ۪و ؤنکٮ۪ن چھُ چانسِز مارکیٚٹ کھسنٕکۍ سُہ چھُ کران اَٹ سوٚچ آن تہٕ تٔمۍ سُنٛد تِم ویلیوٗ چھِ کھسان تِمَن یا اگر تَمہِ ساتہٕ گِریو اگر تَمہِ ساتہٕ مِثال کے طور پر ژورَن ہَتَن ہیٚوت تٔمۍ شِیر اگر تَتھ وُنکٮ۪س ساس رۄپیہِ ویلیوٗ اوس تٔمۍ یِتھُے سوٚچ کوٚر آن تَتھ گٔے پَنٛداہ شیٚتھ گوٚو پَنٛداہ شیٚتھ حِساب ہٮ۪کہِ سُہ تٔمۍ سُنٛد ؤنکٮ۪ن کٕنِتھ یا تٔمِس باسٮ۪و نہَ وُنکٮ۪ن ہسا گوٚو پَنٛداہ شیٚتھ تہٕ سُہ چھُ کَران بیٚیہِ سوٚچ آن سُہ چھِ واتان سَتَن ہَتَن پٮ۪ٹھ گوٚو یِتھٕ پٲٹھۍ چھُ گژھان یہِ چھُ رِسکی تہِ چھُ یہِ یِم وۅنۍ اَتھ منٛز جان زانان چھِ اَتھ معلِق رِسکی چھُ یہِ واریاہ یِمَن نہٕ اَتھ متعلق پتاہ آسہِ تِمَن پَزِ گۄڈٕ اَتھ متعلِق زانُن اَصٕل پٲٹھۍ تہٕ تَمہِ پَتے ہیٚکٮ۪ن تِم یہِ اَصٕل پٲٹھۍ سَمجِتھ کٔرِتھ تہٕ تَمہِ پتہٕ ہیٚکٮ۪ن تِم اَتھ منٛز اِنویٚسٹہٕ پَنٕنۍ رۄپے خرچٲوِتھ لٲگِتھ وۅنۍ ییٚمِس اِنسانَس نہٕ امیُک ہوا تہِ آسہِ لوٚگمُٹ پَتہٕ ہٕے آسٮ۪س نہٕ یہِ کیٛاہ چھُ تٔمۍ سٔنٛد خٲطرٕ چھُ یہِ رِسکی سٔہ تٔمِس چھَنہٕ پےَ کیٚنٛہہ کُس شِیر پَزِ ہیوٚن کَمہِ ساتہٕ پَزِ ہیوٚن شِیر شِیر ویلیوٗ کَر چھُ گِران کَر چھُ بڈان کیٛاہ چھُس کَرُن کیٛاہ نہٕ چھُس کَرُن تٔمِس ہٮ۪کہِ یہِ امہِ موٗجوٗب مُشکِل یہِ چیٖز چھُ مَدِنظر تھاوُن پگاہ یہِ کیٛاہ چھِ اَتھ وَنان شِیر مارکیٚٹَس منٛز اِنٛویسٹہٕ کَرنہٕ برٛونٛٹھ گژھِ اِنسان یہِ چیٖز تھاوُن ماینڈَس منٛز تِکیٛازِ یُس زَن یہِ شِیر مارکیٚٹ چھُ یہِ چھُ فُلَکچیٛوٗویٹ کَران یہِ چھُ مٔنٛزۍ آسان اَکھ مٔنٛزۍ آسان بیٛاکھ أتی ہیوٚر أتۍ بۅن أتی ہیوٚر أتی بۅن گوٚو یہِ چھُ گژھان اَتھ مُشکِل وُنکٮ۪ن چھُ یہِ کہِ اگر وُنکٮ۪ن وُچھَو ڈِ مطلب ونکٮ۪ن چھُ چلان ژۄپٲرۍ کرٛیسِز ویلیوٗ چھِ اِنٛفِلیشَن چھُ وُنکٮ۪ن چھُ درٛۅجَر چھُ واریاہ زیادٕ تہٕ وُنکٮ۪ن چھِ أکہِ خاص خیال تھاوُن چیٖزَن ہُنٛد اگر اَز برٛونٛٹھٕ واریاہ ٹایِم کٲنٛسہِ نفرَن کیٚنٛہہ شِیر آسہِ ہے ہیٚتۍمٕتۍ وُنکٮ۪ن ہٮ۪کہِ سُہ شِیر کٔنِتھ وُنکٮ۪ن یِیہِ تٔمِس اَصٕل فٲیِدٕ وُنکٮ۪ن چھُ اَصٕل ویلیوٗ تہِ یِون گوٚو ییٚلہِ اِنسان یِم چیٖز ہیٚچھِ پتہٕ چھِنہٕ یہِ زیادٕ رِسکی تٔمۍ سٕنٛدِ خٲطرٕ کیٚنٛہہ وۅنۍ گوٚو یُس نہٕ یٔمِس نہٕ پتاہ آسہِ شِیر مارکیٚٹُک کیٚنٛہہ اَتھ منٛز کیٛاہ حِساب چھُ کیٛاہ نہٕ چھُ تٔمۍ سٕنٛدِ خٲطرٕ چھُ یہِ رِسکی تِتھِس اِنسانَس پَزِ نہٕ اَتھ منٛز زیادٕ اِنٛٹرسٹاہا نِیُن توٚتانۍ کیٚنٛہہ یوٚتانۍ نہٕ سُہ گۄڈٕ زانہِ اَصٕل پٲٹھۍ یہِ کیٛاہ چھُ یہِ شِیر مارکیٹ آسان کِتھٕ پٲٹھۍ چھُ یہِ آسان تٔمِس پَزِ سیٚود امہِ خٲطرٕ کورُس کَرُن یا ؤنکٮ۪ن چھِ اَتھ پٮ۪ٹھ یِم چھِ چَلان اَتھ پٮ۪ٹھ بٔڈۍ بٔڈی کورسِز یا آن لایِن کلاسٕز چھِ آسان شیر مارکیٚٹ ہٮ۪چھناون چھِ یا ایپلِکیشَن چھِ گۄڈٕ آیڈِیا دِوان تھوڑا ہٮ۪چھناوان اِنسانَس کِتھٕ پٲٹھۍ چھُ کھسان کَر چھُ کھسان کَر چھُ وَسنا کَر پَزِ ہیٚنۍ کَر پَزٮ۪ن کٕنٕنۍ تِمَن چیٖزَن ہُنٛد مَدِنظر تھٲوِتھ پَزِ اِنسانَس پتہٕ اِنٛویسٹہٕ کَرُن باقٕے رِسکی چھِ یہِ واریاہ زیادٕ رِسکی تہِ چھُ یہِ مگر یہِ چھُ تِمَن ہٕنٛدِ خٲطرٕیِمَن نہٕ شِیر مارکیٚٹَک علم آسہِ کیٚنٛہہ باقٕے یُس شِیر مارکیٚٹ زانان آسہِ ییٚمِس شِیر مارکیٚٹُک علم آسہِ تٔمۍ سٕنٛدِ خٲطرٕ چھُنہٕ یہِ زیادٕ رِسکی کیٚنٛہہ اس لیے یی چھُ مےٚ لَگ بَگ ییٖژاہ ہَن مےٚ پتا چھِ باقٕے وُنکٮ۪ن چھُ ڈِجٹَل سِسٹَم وُنکٮ۪ن چھِ ایپ ایپلِکیشَن آسان موبایِلَس منٛز ییٚمہِ ساتہٕ خۄش گژھِ شِیر مارکیٚٹَس سوٚچ کَرُن آن ییٚمہِ ساتہٕ خۄش گژھِ سوٚچ کَرٮ۪س بَنٛد ییٚمہِ ساتہٕ باسٮ۪س وُنکٮ۪ن چھُ کھسنُک چانسٕز ترٛایہِ یلٕے ییٚمہِ ساتہٕ باسٮ۪س یا آٹَومیٚٹ موڈ تہِ چھُِ یِوان تھاونہٕ کھوٚت تہٕ کھوٚت ووتھ تہٕ ووتھ سُہ موڈ تہِ چھُ یا کُنہِ ساتہٕ چھُ پانے یِنہٕ اکھ لِمٹ یِوان اگر ہسا یوٚتام وصوٗلۍ گژھٮ۪س بَنٛد ہسا اگر یوٚتانۍ کھوٚت تہٕ ییٚتٮ۪ن گژھِ سوٚچ گژھُن بَنٛد تہٕ یہِ چیٖز تہِ چھُ اَتھ آمُت یہِ ہٮ۪کہِ اَکھ اِنسان اَصٕل پٲٹھۍ پَنٕنِس فونَس پٮ۪ٹھ گَرِ بِہِتھ کٔرِتھ اور وُنکٮ۪ن چھُ یہِ شِیر مارکیٚٹُک قصہٕ چھُ واریاہ آسان اگر أکِس اِنسانَس اَصٕل پٲٹھۍ یہِ سَمجھ یِیہِ